مےٚ چھنہٕ اتھ متعلق کانٛہہ خاص میمری اتھ یۄس بہٕ تۄہہِ سۭتۍ شیر ہٮ۪کہٕ کٔرِتھ مےٚ چھُ اکھ ہایِک کوٚرمُت یُس گنگبل ٹرٛیک چھ سُہ چھُ مےٚ تتھ چھِ مےٚ ہایکنٛگ کٔرمِٕژ سُہ چھُ تھٹی ٹوٗ کلوٗ میٖٹرسُک ٹرٛیٚک تہٕ تتھ منٛز چھِ واریاہ چیٖز مطلب تتھ چھ ِلگان زٕ دۄہ کھسنَس زٕ دۄہ وَسنَس تور گٔژھِتھ چھ پَتہٕ تِیُتھ اکھ نظارٕ مطلب مطلب لیک چھُ اکھ گریٖن لش گریٖن گراوُنٛڈ چھُ تتہِ پٮ۪ٹھ چھُ سنسیٚٹ تہٕ سنرایِز یوٗتاہ بیوٗٹفُل آسان تہٕ کیٛاہ ہٮ۪کو تۄہہِ ؤنِتھ بیٚیہِ چھُ تَتہِ سورُے آرمی آرمی انڈر یوان مطلب تتھ چھ شُروٗعات چھ گژھان تتھ کنگنہٕ پٮ۪ٹھٕ سُہ چھ کنٛگنہٕ پٮ۪ٹھٕ اکھ جاے تتہِ پٮ۪ٹھ چھُ سُہ دۄے تٕرٛہ کلوٗمیٖٹر سُہ ہیوٚر مطلب ہیوٚر نہٕ حظ کینہہ نہ حظ پکُن پیٚوان تتھ سُہ چھُ واریاہ اصل ہایِک تتہِ چھُ واریاہ مزٕ یِوان مےٚ چھُ واریاہ ٹوٗرسٹ اور یوان سُہ چھ سورُے آرمی انڈر تتہِ چھنہٕ فون سِگنل وغیرہ چھنہٕ تتہِ یوان کینٛہہ تہٕ بیٚیہِ حظ چھِ تتہِ اصل فیٚسلٹی مطلب اگر آب آسہِ ضوٚرَتھ آب تہِ چھ تٔتی اگر کینٛہہ بیٚیہِ کینٛہہ آسہِ ضوٚرَتھ سُہ تہِ چھُ تٔتی فِشِش چھِ یوان تتہِ کرنہٕ مےٚ چھِ فِشنٛگ کٔرمٕژ تتہِ فِشنٛگ تہِ چھِ یوان تتہِ کرنہٕ بیٚیہِ چھِ بیٚیہِ فِشنٛگ چھِ یوان کرنہٕ بیٚیہِ سب تتہِ چھ نیچرلی چیٖز جڑی بوٗٹِیاں چھ واریاہ چیٖز چھِ تتہِ بیٚیہِ سنرایِز اوس تتہِ آسان إصل